بہٕ گٔیَس ییٚتی نٔزدیٖکٕھے چھُ اَکھ ریسٹورَنٹ اَکھ یَتھ اَسہِ ناو چھُ اٮ۪ن کے اٮ۪ف سی تہٕ تَتہِ کٔر مےٚ واریاہ چیٖز ٹرٛے یِم مےٚ کھیٚے واریاہ غذا تہٕ تَتھ منٛز اوس اَکھ شورما تہِ کھیٚیے مےٚ یُس مےٚ واریاہ لٔزیٖز تہٕ مَزٕدار لوٚگ تہٕ بہٕ چھَس یَژھان بار بار تور گَژھُن تاکہِ بہٕ کھٮ۪مہٕ سُہ شورما تہٕ سُہ اوس واریاہ زیادٕ اَصٕل تہٕ مَزٕدار